پٔتمیٛو کیٚنٛہو ؤرۍ یو پٮ۪ٹھ اَگر وُچھو ہنٛدوستانٕچ یۄس زَن اِکنوٛامی چھِ معاشی حالت یۄس زَن چھِ سۄ بَدلے واریاہ زیادٕ وُنٛکیٚن چھُ ہنٛدوستان اَکھ تیزی سان معاشی حالَتَن مَنٛز بَڑھن وول اَکھ ملک یُس زَن واریاہ تیز تَرقی چھُ اَتھ مَنٛز کَران اور یِمَن ہُنٛد زَن ہنٛدوستانُک لکٕش چھُ یہِ چھُ زِ أسۍ ہَسا واتو فایِو ٹرِٛلِیَن اِکنوٛامی پٮ۪ٹھ جَلدی زٕ ساس تٕرٛہ ہَس تامَتھ زٕ ساس پٕنٛژہے اوس یِمَن تہٕ لَگ بھگ زٕ ساس پٕنٛژٕہ

اَتھ مَنٛز آیہِ واریاہ چیٖز ییٚمہِ سۭتۍ زَن یہِ ممکن سَپُد گۄڈٕنیٚتھٕے کَتھ کٔر ہنٛدوستانَن واریاہ زیادٕ ییٚتھ زَن وَنان چھِ نا صرَف خَرچو پونٛسہٕ ہاے وے یَن پٮ۪ٹھ اِنفراسٹرکچَرَس پٮ۪ٹھ ییٚمہِ کہِ وجہ سۭتۍ وُنٛکیٚن اصٕل ٲں زَن ریٚونیٛو چھُ یِوان گَورمِنٹَس تہٕ ٹیٚکنالوجی پٮ۪ٹھ خَرچووُکھ واریاہ زیادٕ تَمہِ سۭتۍ تہِ گوٚو مَدد وُنٛکیٚن چھُ ہنٛدوستان واریاہ زیادٕ ایٚکٕسپورٹ کَران چاہے تِم سٔروِس چھا یا آی ٹی سیٚکٹَرَس منٛز چھُ یہِ واریاہ زیادٕ مین پاوَر چھُس یا آی ٹی سیٚکٹَرَس منٛز چھِ الیٚکٹرٛانِک پارٹٕس چھُ یہِ واریاہ کَران ییٚتہِ یہِ میک اِن اِنڈیا تھرٛوٗ بَناوان تِم چھُ یہِ باقِیَن مُلکَن پَتہٕ سوزان اور تَمہِ سۭتۍ میلیٛو واریاہ زیادٕ فٲیدٕ اَتھ منٛز ٲں یۄس معاشی حالت بہتر کَرنَس منٛز وُنٛکیٚن چھُ خَرچاوان تہِ رۄپیہِ واریاہ زیادٕ رِیسرٕچ اینٛڈ ڈیٚولَپمیٚنٹَس پٮ۪ٹھ ہنٛدوستان تَمہِ کہِ وَجہ سۭتۍ چھُ یہِ نٔے نٔے ایٖجادات نٔے نٔے چیٖز ایجاد کَران یِتھ کٲٹھۍ یِمو اوترٕ اَکھ کوٚر سُہ چَنٛدریان تھرٛی سُہ ترٛوو یِمو سُہ ووت زوٗنہِ پٮ۪ٹھ تہٕ اَمہِ سۭتۍ چھِ ہنٛدوستانٕچ اَکھ تَرقی ننان اور یِتھٔے پٲٹھۍ چھِ یِم وُنٛکیٚن تھوڑا ویٚپٕن باقٕے چیٖز چھِ یِم ہتھیار تہِ چھِ یِم کٕنان باقیَن ملکَن یِتھ کٲٹھۍ یِمو حال حالٕے فِلِپینزَس کٕنۍ تِمو برٛیٚموس میٖزایِل تہٕ یِتھے پٲٹھۍ چھُ باقٕے ایکٕسپورٹ چھِ یِم کَران باقٕے چھِ تیٖل چھِ کَران ایٚکٕسپورٹ کھیٚنہٕ تیٖل یِم چھِ ایٚکٕسپورٹ کَران ٲں توٚمُل چھِ یِم واریاہ زیادٕ کَران ایٚکٕسپورٹ اور یِمو چیٖزو سۭتۍ تہِ چھِ اتھ اور سٔروِسِز چھِ یِم یُس زَن ہنٛدوستانُک آسہِ سُہ چھُ سٲرسٕے ہنٛدوس دُنیاہَس مَنٛز واریاہ اصٕل تعدادَس مَنٛز تَمہِ سۭتۍ تہِ چھِ یِہنٛز اِنکَم اصٕل یِم چھِ کیٚنٛہہ فیٚکٹرٛی اگر أسۍ اِنڈَسٹِرٛی وُچھو تِم چھِ مینِفیٚکچرِنٛگ اِنڈَسٹِرٛی چھِ واریاہ تیزی سان ییٚتہِ گرٛو کَران سٔروِس سیٚکٹَر چھُ واریاہ تیزی سان گرٛو کَران ایٚگرِکَلچَر چھُ واریاہ اصٕل پَکان اور وۄنۍ اگر وَنو ڈِجٹَل پیمیٚنٛٹ سِسٹَم یہِ ہَسا آیہِ یُس یہِ آو اِنٹَرنیٚٹ بیٚنٛکِنٛگ تہٕ ڈِجٹَل پیمیٚنٛٹ اَمہِ سۭتۍ میلیٛو واریاہ فٲیِدٕ ہنٛدوستانچہِ اِکنوٛامی تِکیٛازِ وُنٛکیٚن چھِ لوٗکھ گھرِ بِہِتھ ٹرٛانزَکشَن کَران یا کیٛاہ چھِ اَتھ وَنان شیر مارکیٚٹَن منٛز چھِ اِنویٚسٹ کَران رۄپیہِ لاگان یا بِزنیٚس گوٚو سَہل ایٖز آف ڈوٗیِنٛگ بِزنیٚس گوٚو بِزنیٚس کَرُن گوٚو واریاہ آسان تہٕ اَمہِ کِنۍ ٲں گٔے لوٗکَن زیادٕ کوٚر رجوٗع لوٗکو بِزنیٚسَس کُن یا تَمہِ سۭتۍ آو فٲیِدٕ ہنٛدوستانچہِ اِکنوٛامی واریاہ زیادٕ اور یِتھ پٲٹھۍ کوٚر یِمو یِم زَن یِم ایٚپلِکیشنہٕ آیہِ ڈِجٹَل پیمیٚنٛٹ یا اِنٹرنیٚٹ بیٚنٛکِنٛگ آیہِ أمۍ دیٛت واریاہ زیادٕ فٲیِدٕ اَتھ چیٖزَس